السلام علیکُم مےٚ چھُ ناو اُلفت یوٚتَس تامَتھ کیٚنٛہہ بَناونُک سوال چھُ یعنی کہِ کیٚنٛہہ ونٛنُک سوال چھُ یَتھ أسۍ وَنان چھِ أ أتھۍ أسۍ وَن وَنو کیٚنٛہہ بنیٛان ونیٛان بَناونٕکۍ یعنی کہِ اَتھ سۭتۍ کانٛہہ چیٖز وَنان مےٚ چھِ یہِ ہیٚچھمُت پنٛنہِ أکِس ہَمساے کورِ نِش ییٚمِس یُس واریاہ ٹیلٮ۪نٛٹٕڈ چھِ تٔمی ہیٚچھنٲونَس بہٕ یہِ سِٹاٹَس سِٹاٹَس اوس نہٕ مےٚ تَگان کِہیٖنۍ تہِ نہٕ تہٕ ییٚلہِ تہِ ییٚلہِ أسۍ یہِ کٲم شُروٗع چھِ کَران امہِ خٲطرٕ چھِ أسۍ سِٹاٹَس پٮ۪وان اَکھ چین ہِش بَناوٕنۍ یُس سُہ چین چھِ سُہ گژھِ اَصٕل بَنٕنۍ تہٕ بیٚیہِ مضبوٗط بَنٕنۍ مےٚ چھِ یاد ییٚلہِ بہٕ ہیٚچھان ٲسٕس مےٚ ٲس نہٕ تَگان سُہ چین اَصٕل پٲٹھۍ بَناوٕنۍ کِہیٖنۍ تہِ نہٕ مےٚ ٲس سُہ چین ییٚلہٕ تہِ ییٚلہٕ گژھان تہٕ بیٚیہِ اوس نہٕ مےٚ تَتھ گَنٛڈ تہِ دَران گۄڈٕنیُک تہِ کِہیٖنۍ نَہ اوس مےٚ تَتھ پٔتِس تَگان سُہ بَنٛد کَرٕنۍ تمہِ پَتہٕ لٔگۍ مےٚ زٕ ترٛےٚ دۄہ سُہ چین ہیٚچھنَس تہٕ بَنٲو مےٚ بنیٛان مگر ییٚلہِ مےٚ گۄڈٕنِچ بنیٛان بَنٲو مےٚ چھِ یاد مےٚ ٲسۍ نہٕ تَتھ ٹھیٖک پٲٹھۍ تھٲوۍمٕتۍ کِہیٖنۍ تہِ نہٕ ییٚمہِ کِنۍ سُہ نَرٮ۪ن نِش تھوڑا یِوان ٲس چارنہٕ تہٕ مگر پَتہٕ ہیٚچھنٲونَس بہٕ تٔمۍ اَصٕل پٲٹھ تَتھ تِم نٔرۍ ؤرۍ کَپٲرۍ کیٛاہ چھِ کَڑٕنۍ تِم ہیٚچھنٲونَس بہٕ تٔمی امہِ سۭتۍ چھِ یِوان واریاہ فٲیدٕ یہِ کٲم ہیٚچھنہٕ سۭتۍ کیٛازِ اَگر اِنسان یہِ کٲم اَپناے ہہ ایز پرٛوفٮ۪شَن یہِ کٲم کَرِ کَنٹِنیوٗ تہٕ اَتھ منٛز چھےٚ اَصٕل رۄپَے تہِ ہٮ۪کان بٔنِتھ اَتھ چھِ ونٛنہٕ خٲطرٕ ہٮ۪وان زٕز ژور ژور ہَتھ رۄپیہِ یِیَر تہِ چھِ اَتھ پٮ۪وان اَنُن مٔلۍ تہٕ بیٚیہِ چھِ امہِ خٲطرٕ یا پٮ۪وان قۄرٲشی اَنٕنۍ تہٕ نَتہٕ سَلیہِ زٕ انٛنہِ تہٕ أتی چھِ یہِ کانٛہہ چیٖز یِوان بَناونہٕ خاص کَر چھِ امہِ سۭتۍ زٕ چیٖز بَناوان یِم زیادٕ مشہوٗر چھِ امہِ چہِ سُہ گٔے بنیٛان تہِ بیٚیہِ مٔسۍ یِمہٕ پَتہٕ ونٛدٕ خٲطرٕ اِستعمال چھِ گژھان مگر یِم چھِ واریاہ مضبوٗط بَنان تہِ یِمَن چھِ واریاہ زیادٕ ٹایِم نیران یِم چھِ ہینٛڈ میڈ آسان تہٕ واریاہ اَصٕل بیٚیہِ چھِ اِنسان پنٛنہِ پَسَنٛد پٮ۪ٹھ اَتھ یہِ کَلر وغیرہ چوٗز کَران یہِ ہیٚچھنہٕ خٲطرٕ چھَنہٕ اِنسانَس زیادٕ ٹایِم تہِ لَگان کِہیٖنۍ رٮ۪تہٕ واد چھِنہٕ لگان کِہیٖنۍ تہِ نہٕ بٔلکہِ چھِ لَگان کَمٕے کیٚنٛہہ دۄہ چھِ لَگان یہِ چیٖز ہیٚچھنہٕ خٲطرٕ یہِ ہیٚچھنہٕ خٲطرٕ چھِ ٹایِم تہِ لَگان کَم تہٕ بیٚیہِ چھِ اِنسان آرام سان یہِ ہیٚچھِتھ پَنُن روزگار تہِ اَتھ بَنٲوِتھ